مےٚ چھِ وارِیاہ پَسنٛدیٖدہ غذا تہٕ فاسٹ فُڈ چھُس نہٕ بہٕ پَسنٛد کَران کہِ کیٛازِکہِ تٔمِس چھِ وارِیاہ آسان مُضِر اِنسانَس خٲطرٕ تہٕ بہٕ چھَس زیادَے بَناوان گَری ڈِشِز ییٚمہِ پَتہٕ أسۍ کھٮ۪وان چھِ آلوٗ ٹِکی یا آلوٗ پَراٹھا یا وارِیاہ واریاہ ڈِشِز چھُس بہٕ بَناوان گَری یِم پَتہٕ أسۍ کھٮ۪وان چھِ یِم ٹیسٹی چھِ آسان بیٚیہِ چھِ پنٛنہِ اَتھُک چھُ آسان اَلگٕے اَکھ تہٕ یُس میون فیورِٹ فُڈ چھُ سُہ ثھُ ٹمیٹو ٹمیٹو چھُس بہٕ یُس ٹَم یِم ٹَماٹر چھِ تِم چھُس بہٕ وارِیاہ اَصٕل پٲٹھۍ مےٚ چھِ تِم وارِیاہ اَصٕل پٲٹھۍ تَگان رَنٕنۍ تہٕ ٹماٹر چھُس بہٕ وارِیاہ ٹیسٹی رَنان تہٕ مےٚ چھِ ٹَماٹَر فیٚورِٹ رَنٕنۍ تہٕ پَتہٕ کھیٚنۍ تہٕ پَنٛنہِ اَتھُک چھُ آسان الگ اَکھ مَزٕ اِنسانَس ییٚلہِ اِنسان کانٛہہ چیٖز چھِ بَناوان محنتہٕ سۭتۍ پَتہٕ ییٚلہِ سُہ کھیٚوان چھِ تَتھ چھِ یِوان وارِیاہ مَزٕ تہٕ مےٚ چھِ پَسنٛد ٹماٹَر بَناوٕنۍ سُہ چھِ اَکھ اَصٕل مےٚ چھِ یہِ ٹَماٹَرَس منٛز چھِ مطلب مےٚ چھِ تَتھ اَصٕل پٲٹھۍ ٹَماٹَر بَناوٕنۍ تِم چھِ وارِیاہ ٹیسٹی گژھان ییٚلہِ بہٕ بَناوان چھَس تہٕ بیٚیہِ چھِ میٛٲنۍ گَرِکۍ تہِ تَتھ مطلب سَپوٹ کَران گَرِ میٛٲنۍ گَرِکۍ تہِ چھِ تَتھ پَسَنٛد کَران